بایکہِ پٮ۪ٹھ ٹوٗرٕ باپَتھ گژھنہٕ خٲطرٕ تُلہٕ بہٕ گۄڈٕنٮ۪تھ ہٮ۪لمِٹ گٕلَوٕز تہٕ بیٚیہِ اَکھ بیگ یَتھ منٛز بہٕ کھٮ۪ن چٮ۪نُک سامان ترٛیش بوتَل یا ضُروٗری مٮ۪ڈِسَن تھٲوِتھ ہٮ۪کہٕ تہٕ پانَس سۭتۍ آسٲنی سان پَکنٲوِتھ ہٮ۪کہٕ بایک ہُنٛد چلاونہٕ برونٛہہ چھُ ییٚمہِ کَتھِ ہُنٛد ضُروٗری خیال تھاوُن زِ کَلَس گژھِ اَصٕل پٲٹھۍ ہٮ۪لمِٹ لٲگِتھ آسٕنۍ اَتھَن گٕلَوز تہٕ بوٗٹھ تہِ گژھِ اَصٕل کالٹی ہُنٛد لٲگِتھ آسُن